آ بہٕ ہٮ۪کہٕ پانٛژَن کنٹرٛیٖیَن ہُنٛد ناو ؤنِتھ یُس زَن یَتھ ورلڈَس منٛز چھُ سانہِ آس پاس اِنڈیا اگر وَنو اَتھ منٛز چھُ یِوان چینا پاکِستان اَفغانِستان بنٛگلہ دیش تہٕ بیٚیہِ زَن چھُ یِوان اَتھ منٛز أسۍ ہٮ۪کو ؤنِتھ بدل کانٛہہ تہٕ ریشیا